اَکہِ پھِرِ اوٗسُس بہٕ أکِس ٹیٚکنالاجِکَل فیسٹَس منٛز تہٕ تَتہِ ٲسۍ واریاہ واریاہ اِلیٚکٹِرٛک تہٕ نان اِلیٚکٹِرٛک ٹیٚکنالجِکَل چیٖز کٕنٕنۍ تہٕ تِم ٲسۍ واریاہ اصٕل تہٕ تِم ٲسۍ واریاہ زیادٕ عُمدہ کوالِٹی ہنٛدۍ

بہٕ اوٗسُس تٔتی دۄن ترٛیٚن دۄہَن تہٕ تَتہِ وُچھ مےٚ واریاہ واریاہ چیٖز یِم اصٕل ٲسۍ تہٕ تِم ٲسۍ زِ واریاہ اصٕل کوالٹی ہنٛدۍ ٲخِرکار مےٚ کوٚر گَھرِکیٚن فوٗن تہٕ دوٚپ مَکھ ییٚتہِ چھُ یہِ ٹیٚکنالجِکَل فیٚسٹہٕ تۄہہِ ما چھُو ییٚتہِ آنُن وانُن کیٚنٛہہ تِمَو دوٚپ آ اسہِ چھُ آنُن چیٖز تہٕ مےٚ دوٚپ تِمَن ؤنِو سا کیٛاہ چیٖز چھُو اَنٕنۍ تِمو دوٚپ اسہِ چھِنہٕ چیٖز اَنٕنۍ کیٚنٛہہ اسہِ چھِ اَکُے چیٖز آنُن تہٕ سُہ چیٖز چھُ اَکھ اِلیٚکٹِرٛک بلینٛکیٚٹ تِمَو دوٚپُکھ آز چھِنہٕ أسۍ کانٛگرِ نار بھَران کیٚنٛہہ بیٚیہِ چھِنہٕ آبہٕ بٲتل تہِ تھاوان کیٚنٛہہ تہٕ راتلہِ چھِ وَنٛدَس منٛز تۭر لَگان ییٚمہِ سۭتۍ واریاہ مُشکِلات چھِ گَژھان تہٕ کانٛگرِ کانٛگٕر چھِنہٕ ہیٚکان راتَس برابر تھٲیِتھ کیٚنٛہہ کیٛازِکہِ تَتھ چھِ پیٚنُک خطرٕ آسان تہٕ آبہٕ بٲتَل تہِ چھِنہٕ ہیٚکان تھٲیِتھ کیٚنٛہہ تہٕ تِمو دوٚپُکھ اسہِ آن اَکھ اِلیٚکٹِرٛک بلینٛکیٚٹ یُس زَن پاورَس پٮ۪ٹھ آسہِ چَلان تہٕ آسہِ اسہِ گَرٕم کَران تہٕ پریشٲنی بَغٲر تہٕ مےٚ دوٚپ وَلہٕ بہٕ اَنہٕ اِلیٚکٹِرٛک بلینٛکیٚٹ تہٕ مےٚ ژھونٛڈ اَکھ اِلیٚکٹِرٛک بلینٛکیٚٹ ووٗل تہٕ یُتھٕے بہٕ تٔمِس نِش گوٚوُس تٔمِس دوٚپ مےٚ زِ مےٚ دِ اَکھ اِلیٚکٹِرٛک بلینٛکیٚٹ تٔمۍ دوٚپ بہٕ حظ دِمَے مگر تُہۍ ؤنِو تۄہہِ کُس اِلیٚکٹِرٛک بلینٛکیٚٹ چھُو ضوٚرَتھ مےٚ اوٗس نہٕ اِلیٚکٹِرٛک بلینٛکیٚٹَن ہُنٛد برٛینڈ پاے کیٚنٛہہ تہٕ مےٚ اوٗس نہٕ تِمَن ہُنٛد ناو پاے کیٚنٛہہ تہٕ مےٚ وُچھ تٔتی اَکھ برٛینڈ تہٕ مےٚ دوٚپمَس دِ ژٕ یِہٲے تٔمۍ دوٚپ تُہۍ نِیُو میانہِ ذِمہٕ ؤٲری پٮ۪ٹھ بدل برٛینٛڈ تہٕ یہِ چھُ واریاہ زیادٕ اصٕل تہٕ مےٚ دوٚپ وَلہٕ یِہٲے یہِ تہِ چھِ اصٕل ژٕ وَن مےٚ مےٚ ووٚن تٔمِس زِ ژٕ وَن مےٚ اَمِکۍ فیٖچَر تٔمۍ دوٚپ زِ اَتھ چھِ بَٹنَس پٮ۪ٹھ کَنٹروٗل یہِ چھَنہٕ زیادٕ پاوَر کھیٚوان کیٚنٛہہ یہِ چھِ پانٛژَن مِنٹَن منٛز تٔژ گژھان تہٕ بیٚیہِ یُتھٕے یہِ زیادٕ تٔژ چھِ گَژھان تہٕ یہِ چھِ پانَے کَٹ آف کَران ہیٖٹ تہٕ بیٚیہِ دوٚپ تٔمۍ زِ یہِ چھِ تُرٕنۍ تہِ گَژھان تہٕ بیٚیہِ چھِنہٕ اَتھ تارِ وارِ ہُنٛد شواق واق لَگنُک خطرٕ کیٚنٛہہ تہٕ مےٚ دوٚپ یہِ چھِ ییٖژاہ اصٕل تہٕ کوالٹی تہِ چھَس اصٕل یہِ آسہِ ضروٗری درٛوج تٔمۍ دوٚپ مگر یہِ چھِ محض شیٚن ہَتَن تہٕ یہِ چھِ أسۍ وارِ اَتھ چھِ رِفَنٛڈ وفَنٛڈ تہٕ یہِ چھِ واریاہ اصٕل تہٕ مےٚ دوٚپ زِ ییٖژاہ اصٕل آسہِ نہٕ یہِ کیٚنٛہہ تہٕ یہِ چھُ زٲہرَہ اَپُز دَپان تہٕ ٲخِر کار أنۍ مےٚ سۄ شیٚن ہَتَن رۄپیَن تہٕ أنِم گَھرٕ تہٕ گَھرِ لٔگۍ أسۍ تَتھ اِستعمال کَرنہِ تہٕ یُتھٕے أسۍ استعمال کَرنہٕ لٔگۍ اسہِ وُچھ زِ سُہ دُکاندار اوٗس نہٕ اَپُز وَنان کیٚنٛہہ تہٕ یہِ ٲس پَزے واریاہ اصٕل تہٕ واریاہ عُمدٕ واریاہ اصٕل تہٕ واریاہ عمدہ اَکھ اِلیٚکٹِرٛک بلینٛکیٚٹ تہٕ مےٚ وُچھ زِ سۄ ٲس نہٕ پاوَر تہِ کھیٚوان زیادٕ کیٚنٛہہ تہٕ بیٚیہِ ٲس سۄ جلدی گژھان تٔژ ییٚمہِ سۭتۍ واریاہ آسٲنی آسٲنی چھِ ٲسۍ اسہِ گژھان تہٕ بیٚیہِ ٲس اوٗس نہٕ تمہِ سۭتۍ شواق واق لَگنُک خطرٕ کیٚنٛہہ تہٕ نَہ ٲس تَتھ وایِر اَتھِہِ یِوان تہٕ سۄ ٲس واریاہ اصٕل بلینٛکیٚٹ

ٲخِر کار دوٚپ تٔمۍ زِ اگر تۄہہِ بیٚاکھ گَژھِو تُہۍ ٲسۍ زیو میٚے نِش نِوان تہٕ سۄ بلینٛکیٚٹ ٲس واریاہ زیادٕ اصٕل تَتھ اوٗس بَٹنَن بَٹَن تہِ اصٕل پٲٹھۍ چَلان تہٕ بہٕ گوٗس واریاہ زیادٕ خۄش یُِتھٕے مےٚ وُچھ زِ یہِ چھِ واریاہ اصٕل تہٕ ٲخِر کار کٔرٕکھ تَتھ گَھرِکیٚو تہِ تعریٖف تہٕ مٲلۍ تہِ ووٚن ژےٚ چھِی اصٕل بلینٛکیٚٹ ٲنۍ مٕژ تہٕ گَھرِکیٚو تہِ ووٚن یہِ چھِ واریاہ اصٕل ٲخِر کار اوٗس مےٚ مقصد میوٗن یِہٲے وَنُن زِ سۄ بلینٛکیٚٹ ٲس واریاہ زیادٕ اصٕل تہٕ واریاہ زیادٕ عُمدٕ تہٕ تِژھٕے بلینٛکیٚٹہ گَژھہِ آنٕنۍ تہٕ سۄ چھِ اصٕل